ییٚلہِ تہِ أسۍ ڈرٛایِو کَرو بایکہِ پٮ۪ٹھ گۄڈنٮ۪تھٕے گۄڈٮ۪تھٕے پَزِ اَسہِ کٲم کَرٕنۍ ہٮ۪لمِٹ پَزس سۭتۍ تُلُن تِکیٛازِکہِ اگر ہٮ۪لمِٹ وَرٲے أسۍ پَکو نہ امہِ سۭتۍ چھُ اَسی نۄقصان گۄڈنیُک نۄقصان کیٛاہ چھُ اگر أسۍ ہٮ۪لمِٹ وَرٲے پَکو خۄد رِچھَن خدانا خاستہ اگر اٮ۪کسِڈٮ۪نٛٹ گژھِ کَلَس ہٮ۪کہِ چوٹ لٔگِتھ اِنسان سٕنٛز ڈیٮ۪تھ ہیٚکہِ تمی ساتَن گٔژھِتھ وَ اَگر سیٚفٹی آسہِ نہ ہٮ۪لمِٹ آسہِ اِنسان چھِ ہٮ۪کان بٔچِتھ مطلب کَلہٕ چھُس ہٮ۪ان بٔچِتھ اِسلیے مطلب ہٮ۪لمِٹ گژھِ ضُروٗری یہِ چھِ مین چیٖز اگر ییٚلہِ تہِ بایکہِ پٮ۪ٹھ ڈرٛایو کَرو ہٮ۪لمِٹ چھُ ضُروٗری تھاوُن سۭتۍ گۄڈٮ۪تھٕے گوٚو اگر مطلب چوٹ ووٹ ہٮ۪کہِ اِتھ دوٚیِم گوٚو اگر نہٕ ہٮ۪لمِٹ آسہِ آز چھُ مطلب جایہِ جایہِ آسان ٹرٮ۪فِک وٲلۍ اگر نہ ہٮ۪لمِٹ آسہِ چالان چھِ گژھان مطلب چارجٕز چھِ سٮ۪نا اِسلیے مطلب پانَس نۄقصان واتناوٕ کھۄتہٕ چھُ اَسہِ ضُروٗری کَرُن اَسہِ ہَسا پَزِ ہٮ۪لمِٹ تُلُن سۭتۍ بیٚیہِ کیٛاہ چھِ مطلب لایسَنٕس لایسَنٕس چھِ مین چیٖز اَگر مطلب ییٚلہِ تہِ أسۍ کُنہِ جایہِ ڈرٛایو کَرو چاہے نزدیٖک آسہِ یا چاہے دوٗر جایہِ آسہِ اَسہِ ہَسا پَزِ لایسَنس پَنٕنۍ ڈاکومیٚنٕس تُلٕنۍ سۭتۍ تِکیٛازِکہِ لایسَنٕس وَرٲے مطلب کُنہِ جایہِ رَٹَن ٹرٮ۪فِک وٲلۍ کُنہِ ساتہٕ چھِ آرمی آسان یا کیٚنٛہہ چیٚکِنٛگ چھِ گَژھان تمہِ ساتہٕ تہِ چھِ ہٮ۪کان أسۍ پھٔسِتھ چالان چھِ ہٮ۪کان ژھٚنِتھ تِکیٛازِکہِ لایسَنٕس چھِنہٕ آسان سۭتۍ کہیٖنۍ اَسہِ ہا مطلب ییٚلہِ تہِ أسۍ ڈرٛایو کَرو اَسہِ ہَسا پَزِ پَنٕنۍ لایسَنٕس تھاوٕنۍ سۭتۍ بیٚیہِ ہَسا پَزِ پَنُن اَیڈنٛٹی کارڈ آیڈنٛٹی کارڈ چھِ واریاہ زیادٕ ضُروٗری تِکیٛازِکہِ اَیڈنٛٹی کارڈٕ وَرٲے چھِنہٕ کُنہِ جایہِ آز ترٛاوٲنی بیٚیہِ کیٛاہ چھِ مَطلب اَسہِ پَزَن تُم اَسہِ کُم سیٚفٹی سیٚفٹِیٖز پَزَن مطلب پَنٛنِس پانَس منٛز اِختیار کَرٕنۍ ییٚلہِ تہِ أسۍ بایک ہیٚو چَلاوو بایِک ڈرٛایوِنٛگ کَرو گاڈڑِ یِتھٕے چھِ مطلب اَسہِ ہَسا پَزِ سلو سپیٖڈ تھاوٕنۍ سلو کیٛازِ تھاوٕنۍ تِکیٛازِ کہِ مطلب أسۍ بَچو نۄقصان نِش ییٚلہِ تہِ أسۍ چھِ مین مَطلب اَکثر چھُ اَسہِ وُچھمُت ییٚلہِ تہِ اِنسان بازر نیرِ یا کُن نیرِ نٮ۪بَر نیرِ اَتہِ چھِ آسان صِرف چھِ آسان بایکہِ وٲلۍ یِم بایِک رایڈٲرٕس چھِ آسان یِم چھِ تیز آسان پَکان مطلب وٕنۍ نیُک تانۍ کٕتیٛاہ گٔے اٮ۪کسِڈنٛٹ چھِ گَژھان مطلب کٕتیٛاہ اٮ۪کسِڈنٛٹ چھِ گَژھان مطلب یہِ چھِ امی وَجہ سۭتۍ تِکیٛازِکہِ أسۍ چھِ تیز چَلاوان اَسہِ ہَسا پَزِ پَنٕنۍ سپیٖڈ سلو کَرٕنۍ بیٚیہِ ہَسا پَزِ اورٕ یورٕ تہِ نَظر تھاوٕنۍ مطلب بیٚیہِ کانٛہہ مَہ چھِ تیز چَلاوان تمِس پَزِ وَنُن تیز مہٕ چَلاوان امہِ سۭتۍ چھُ نۄقصان امہِ سۭتۍ چھِ أسۍ وٕچھ اَسہِ کیٛاہ چھُ یُس تیز چَلاوُن چھُ یہِ چھُنہٕ کانٛہہ مطلب کانٛہہ آٹی امہِ سۭتۍ چھِ فُضوٗلَس منٛز أسۍ پانسٕے نۄقصان کَران نَکھ تہِ ن نَکھ واتنہٕ خٲطر سلو چَلاوُن تیز چھُ چلاونہٕ خٲطرٕ کیٛاہ نیرِ امہِ سۭتۍ چھُ نۄقصانٕے گژھان تیز تہِ چھُ چَلاوُن تہٕ سلو تہِ چَلاونٕے تیز چَلاونہٕ سۭتۍ چھِ نۄقصان اَسہِ واتان وَ اگر أسۍ سلو چَلاوو اَسہِ چھُ پانسٕے فٲیدٕ اِسلیے ییٚلہِ تہِ أسۍ مطلب کُنہِ جایہِ گَژھو بایِک رایِڈ کَرو یا کیٚنٛہہ اَسہِ ہَسا پَزِ پَنٕنۍ سپیٖڈ سُلو کَرٕنۍ بیٚیہِ ہَسا پَزِ ہٮ۪لمِٹ تھاوُن سۭتۍ بیٚیہِ ہَسا پَزِ اَسہِ پَنٕنۍ ڈاکومٮ۪نٹٕس مطلب لایسَنٕس آی ڈی کارڈ یِم چیٖز پَزَن اَسہِ پانَس سۭتۍ تھاوٕنۍ